السلام علیکُم مےٚ چھُ ناو سکیٖنَہ بہٕ چھَس روزان بَنٛڈ پورِ تۄہہِ چھُو پِرٛژھمُت سوال زِ پانٛژَن کَنٹِرٛیٖزَن ہُنٛد ناو ؤنِو وٲلڈَس منٛز انڈیا پاکِستان چھِ ایران چھِ افغانِستان چھِ بَنٛگلادیش چھِ نیپال چھُ